أسۍ ہسا چھِ پنٕنؠن باغن زِراعتس پؠٹھ یہِ ہسا مطلب بچاوَان فصٕل أسۍ حظ چھِ مطلب برونٛٹھ ہسا ٲسۍ سانٮ۪ن باغن منٛز کھَر یِوان گُرۍ یِوان ہاپت یِوان کۄکر یِوان کاو یِوان مطلب کاوَن ہسا چھِ أسۍ گۄٕڈنؠتھٕے اَگر مکٲے اَسہِ سٲنِس زِراعتَس سۭتۍ أسۍ ہسا چھِ کھٔٹھۍ تَتھ تھاوَان تَمہِ سۭتۍ ہسا چھِ کاو کاوَس چھُ باسان اِنسان ہیوٚو اَتَٮ۪ن کھَڑا توٚتَن چھُنہٕ پَتہٕ مطلب کاو یِوان کینٛہہ یِتھٕے کٲٹھۍ ہاپُت چھِ أسۍ مطلب اگر أسۍ مکٲے آسہِ وٲیِتھ ہاپت چھِ یِوَان تہٕ سُہ چھُ تٔمِس ہسا چھِ أسۍ دٔہ تھاوَان تہٕ دٔہ چھِ أسۍ زالان تَمہِ سۭتۍ چھُ ہاپُت ہؠکان ژٔلِتھ ڈٔنۍ چھِ أسۍ بَناوان أسۍ چھِ بیٚہوان رٲچھ تہِ بیٚہوان یِمن زِراعتَس اَتھ فصلَس چھِ أسۍ رٲچھ تہِ بیٚہوان یِتھٕے کٔنۍ چھِ أسۍ آنٛگن منٛز واریاہ آسان ٲسۍ برونٛٹھ یِوان کۄکر ٲسۍ یِوان کھؠوان ٲسۍ سُہ ہاکھ واکھ وۄنۍ چھِ أسۍ واریہن دِوان فینسِنٛگ جٲلۍ چھِ أسۍ تَتھ دِوان تہٕ تَمہِ سۭتۍ چھِنہٕ کۄکر وۄکر تُکُن گژھان کِہیٖنۍ تہِ نہٕ تَمہِ سۭتۍ چھُ سون زِراعت بَچَان سون فصٕل تہِ بَچَان برونٛٹھ ہسا اوس واریاہ نۄقصان کران یِمو وۄنۍ نسا چھِ أسۍ دیوار دِوان دۄسہٕ چھِ أسۍ دِوان ٹیٖن چھِ أسۍ دِوان پنُن زِراعت چھِ أسۍ بنٛد کران سُہ چھُ پتہٕ اَصٕل پٲٹھۍ روزان بنٛد سٲنۍ وٲر چھِ آسان سون باغ چھُ آسان مطلب أسۍ چھِ فصل ہؠکان آرام سان ؤوِیِتھ تمَن ہسا چھُ زیادٕ مطلب نۄقصان گژھان کینٛہہ آز نسا چھِ تیٖتۍ مطلب گُرۍ بیٚیہِ ٲسۍ برونٛٹھ آسان واریاہ گُرۍ آز چھُنہٕ گُرۍ وُرۍ تیٖتیٛاہ آسان کینٛہہ یِمٕے کھَروَر چھِ ییٚتہِ مطلب بور سارنَس تہِ تھٔمٕتۍ تٕمٕے چھِ مٔنزۍ ترٛاوَان کانٛہہ یَلہٕ تہٕ گژھان ٲسۍ یِم سٲنِس زِراتس منٛز کَران ٲسۍ سون زراعت خراب کَرَان أسۍ سٲنۍ مطلب أسۍ ٲسۍ باغن نؠبرٕ رُہُن ہسا چھِ کران أسۍ وارؠن پارؠن منٛز گنٛڈٕ چھِ أسۍ کران نؠبرٕے وارؠن منٛز مطلب وۄنۍ چھِ أسۍ واریاہو تِم چھِ اَصٕل پٲٹھۍ بنان تہِ یِم سٲنۍ مطلب کراپس چھِ اَصٕل پٲٹھۍ ہؠکان بٔنِتھ تِکیازِ وۄنۍ چھُنہٕ توٗتاہ نۄقصان گژھان کینٛہہ یوٗتاہ برونٛٹھ اوس گژھان ہاپت ٲسۍ یِوان سٔہہ ٲسۍ یِوان وۄنۍ چھِ أسۍ ہاپتن کران کٲم اگر ہا مکٲے آسہِ ؤوِیِتھ اَنان چھِ أسۍ دٔہ تہٕ بیٚیہِ تھاوان چھِ أسۍ دٔہ ہَپتَن واپتن بیٚیہِ ٲسۍ یِم گُرۍ وُرۍ یِوان تِم چھِنہٕ وۄنۍ یِوان کینٛہہ ینہٕ پؠٹھ أسہِ وۄنۍ فینسِنٛگ کٔر آنٛگن وانٛگن یِم فصلس کٔر اَسہِ واریاہ تہِ رٲچھ وۄنۍ